ہیٚلو اَلسلامُ علیکُم ٲں اسہِ اسہِ حظ اوس یہِ پرٛون فٔرنیٖچَر ؤرنیٖچَر اسہِ اوس یہِ ریپیَر کَرٕناوُن مےٚ دوٚپ اگر تۄہہِ نوٚو چھُو کیٚنٛہہ تہِ تیٚلہِ وُچھہِ ہاو أسۍ نوٚو تہِ کیٚنٛہہ آچھا اہن حظ آ

ٹھیٖک حظ یِہِ تہِ کَرٕناوہاو ریپیَر أسۍ بیٚیہِ اگر نٔے تۄہہِ أنۍ مِتۍ چھُو صوفہ سیٚٹ ٲں تِمَن کیٛاہ مارٕجَن چھُ صوفہ سیٚٹَن آچھا

ٹھیٖک حظ ٲں نَیَن بیٚڈَن سۭتۍ چھُوا تۄہہِ تِم ڈرٛیٚسِنٛگ ٹیبٕل بیٚترِ سۭتۍ

ٹھیٖک حظ ٹھیٖک حظ ٲں تُہۍ چھُو دُکانَس پٮ۪ٹھٕے پگاہ کیٚنٛہہ نَہ حظ چھُنہٕ وَلہٕ حظ أسۍ حظ یِموٚو پگاہ اَکھ بَجے پَتھ پَتھ تُہۍ ٲسیِٛو دُکانَس پٮ۪ٹھٕے تٔتتھٕے کَرو کَتھ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ